اگر أسۍ پنٛنہِ گامٕچ کَتھ کَرو ییٚتہِ چھِ خاص طور پَر کِرکَٹ فُٹ بال والی بال بیڈمِنٛٹَن کھو کھو گِنٛدنہٕ یِوان خاص کَر چھِ سٲنِس ڈِسٹِرٛکَس منٛز زیادٕ تَر لول کِرکَٹَس کُن دِوان ییٚتِکۍ نوجوان بزرٕگ شُرۍ وُرۍ چھِ کِرکَٹَس کُن مُلوث اگر أسۍ کِرکَٹٕچ کَتھ کَرو کِرکَٹ چھُ اَکھ اِنٹرنیشنَل گیم ٹھیٖک چھا کِرکَٹ کِرکَٹَس منٛز چھِ زٕ ٹیٖم آسان یَتھ منٛز ہرکُنہِ ٹیٖمَس منٛز کَہہ کَہہ پٕلیر گِنٛدنہٕ خٲطرٕ ضٔروٗرت چھُ آسان تہٕ یَتھ منٛزَن بالَر تہٕ بیٹٕسمین گژھن آسٕنۍ بیٹٕسمین گٔے تم یِم زیادٕ تَر تجرُبہٕ رَنہٕ بَناونُک چھُ آسان تہٕ بالَر گٔے تم یا یِمَن أسۍ گینٛدباز تہِ وَنان چھِ تِم چھِ تِمَن چھِ پنٛنہِ ٹیٖمَس منٛز وِکَٹ یا اَپوزِٹ ٹیٖمَس وِکَٹ آسان نِنۍ ییٚمہِ سۭتۍ تم دَہَن بازٮ۪ن آوُٹ کٔرِتھ یہِ میچ چھِ ہٮ۪کان پنٛنِس ٹیٖمَس زیننٲیِتھ تہٕ کِرکَٹَس منٛز چھِ بیٹِنٛگ تہٕ بالِنٛگ آسان أکِس ٹیٖمَس کَرٕنۍ یہِ چھِ ڈِپٮ۪نٛڈ کَران تمَن گۄڈٕ گِنٛدنہ کِنہٕ گۄڈٕ بالہٕ کَران اگر گۄڈٕ کانٛہہ ٹیٖم گِنٛدِ ییٖژاہ تم رَنہٕ کَران چھِ تَتھ جوابَس منٛز چھِ اَکھ رَن علاو آسان بیٚیِکِس ٹیٖمَس کَرٕنۍ اگر تَمو تہِ کوٚر تہِ تیٚلہِ چھِ تمَن میچ دِوان زیٖنِتھ تہٕ تَتھ ٹیٖمَس چھِ أسۍ وَنان یہِ ہہ سا سپدیو فتح یاب تہٕ بیٚیہِ تہِ چھِ اَسہِ والی بال والی بال ہَسا چھِ آسان تَتھ خٲطرٕ تہِ چھِ آسان زٕ ٹیٖم یَتھ منٛز اَکھ والی بالٕچ ضوٚرَتھ چھِ آسان بیٚیہِ چھِ آسان نٮ۪ٹ ضوٚرَتھ یُس حظ یَتھ أسۍ والی بال نٮ۪ٹ تہِ چھِ وَنان یُس دۄن پولَن پٮ۪ٹھ کھَڑا چھُ آسان تہٕ اَتھ چھِ آسان اَتھ والی بالَس نَو پھٕٹہٕ ہایٹ تہٕ نَو یا سَتھ فٕٹ سَتھ فٕٹ چھِ آسان اَتھ ہایٹ تہٕ دۄن ٹیٖمَن چھِ یہِ یِہٕے بال ہَوہَس منٛز ہَوہَس منٛز پَکناوٕنۍ تہٕ یَتھ ٹیٖمَس منٛز یہِ پَتھَر پے تہٕ تمۍ کِس اَپوزِٹ ٹیٖمَس چھِ پویِنٛٹ یِوان دِنہٕ تہٕ یہِ گٔے والی بال تہٕ بیٚیہِ تہِ چھِ ییٚتہِ واریاہ واریاہ گیمہٕ گِنٛدنہٕ یِوان بیڈمِنٛٹَن تہِ چھِ آسان والی بال تہٕ طریٖقَس منٛز اَکھ گیم مگر یَتھ منٛز اَسہِ زٕ پٕلیر ضوٚرَتھ چھِ آسان اَکھ چھِ اکہِ سایڈٕ بیٚہوان تہٕ بیٛاکھ چھُ بیٚیِکہِ سایڈٕ بیٚہوان تہٕ منٛزٕ باگ چھُکھ آسان بیڈمِنٛٹَن نٮ۪ٹ تہٕ بیڈمِنٛٹَن خٲطرٕ چھِ آسان زٕ جال بیٹ تہِ ضوٚرَتھ بیٚیہِ چھِ اَتھ اَکھ آسان شَٹَل ضوٚرَتھ تہٕ یِتھَے کٔٹھۍ چھِ یہِ آسان یِم ہَوہَس منٛز اَکھ أکِس شَٹَل لگاوان تہٕ ییٚمِس شَٹَل ییٚمہِ سٕنٛدۍ سایڈٕ پَتھَر پے تہٕ تٔمۍ سٕنٛدِس اَپوزِٹ پٕلیرَس چھِ پویِنٛٹ یِوان زیننہٕ دِنہٕ تہٕ بیٚیہِ چھِ اَکھ ییٚتہِ خاص گیم یُس کھو کھو گِنٛدان چھِ کھو کھو وَس خٲطرٕ چھِ آسان واریاہ لٔڑکہٕ یا أسۍ ہٮ۪کو ؤنِتھ دۄن گرُپَن ہِنٛز ضوٚرَتھ تہٕ یَتھ منٛز گۄڈنیُک گرُپ دور چھِ کٕنان تہٕ تَتھ چھِ یِوان ٹایم رِکاڈ کَرنہٕ تہٕ ٹایم رِکاڈ کَرنَس تانۍ ییٖتِس کالَس نہٕ تم سارنٕے رَٹَن تیٖتِس کالَس چھِ سُہ ٹایم رِکاڈ کَرنہٕ یِوان تہٕ دٔیمِس ٹیٖمَس چھُ یا دٔیمِس گرُپَس چھِ پٮ۪وان تٔتھۍ رِکاڈَس کھۄتہٕ زیادَس کالَس گِنٛدُن یُس زیادَس کالَس گِںٛدِ تَتھ چھِ یِوان گیم مُقرر کَرنہٕ تہٕ مےٚ چھُ خاص کَر زیادٕ زٕ گیم یا بیٚیہِ فُٹ بال تہِ چھِ ییٚتہِ گِنٛدنہٕ یِوان فُٹ بال آسِو تۄہہِ پَییی فُٹ بال چھِ مےٚ باسان دُنیِہِچ ساروی کھۄتہٕ رِچَسٹہٕ گیم تہٕ فُٹ بالَس گِںٛدنَس چھِ کَہہ کَہہ پٕلیر ضوٚرَتھ آسان یُس دۄن ٹیٖمَس پٮ۪ٹھ مُشتٔمِل چھُ آسان ہرکُنہِ ٹیٖمَس پٮ۪ٹھ چھُ کَہہ کَہہ پٕلیرٕکۍ ضٔروٗرت آسان اَتھ چھِ آسان یِہٕے فُٹ بال أکِس گول پوسٹَس منٛز گول پوسٹَس منٛز آسان بَرٕنۍ تہٕ یُس زیادٕ گول کَرِ تَس چھِ فُٹ بال میچ زیننِتھ دِوان